اٮ۪جوکیشنُک مطلبٕے چھُ زِ اٮ۪جوکیشَن گژھِ یُس اٮ۪جوکیٹٕڈ آسہِ تٔمِس گژھن بُرٕ اَس بُرٕ عادتو نِش گژھِ سُہ دوٗر آسُن تہٕ اَصٕل عادت تٔمۍ سُنٛد وۄتھُن بِہُن گژھِ اَصٕل آسُن بیٚیہِ گژھن تٔمِس عادات تہِ اَصٕل آسٕنۍ سُہ گوٚو اٮ۪جوکیٹٕڈ بیٛاکھ گوٚو یُس أزکِس وقتَس منٛز زیادٕ پَہَن اٮ۪جوکیٹٕڈ یِم یِوان چھِ لَبنہٕ تمَن منٛز چھِ تمَن چھِ وَنان زیادٕ تم چھِ لِٹرٛیٹ تم ہٮ۪کَن پٔرِتھ لیکھِتھ مگر اٮ۪جوکیشَن چھِ الگ چیٖزاہ اَکھ اٮ۪جوکیٹٕڈ آسُن مطلب گوٚو نہٕ کہِ تٔمۍ آسہِ کانٛہہ تٲلیٖم حٲصِل کٔرمٕژ اٮ۪جوکیٹٕڈ آسنُک مطلب گوٚو تٔمِس گژھِ ہمسایَس سۭتۍ لُکَن سۭتۍ سوسایٹی سۭتۍ أکِس بیٚکِس سۭتۍ وۄتھُن بیٚہنُک اَصٕل طریٖقہٕ آسُن سُہ گژھِ لۄکٹٮ۪ن محبت کَرُن تہٕ بَڑٮ۪ن گژھِ شفقت کَرُن تٔمِس گژھِ پَتہ آسُن پنٛنِس وَطنَس سۭتۍ محبت کیٛاہ چھُ پنٛنِس دیٖنَس سۭتۍ محبت کیٛاہ چھُ پنٛنِس گَرَس سۭتۍ محبت کیٛاہ چھُ تہٕ پنٛنِس پانَس سۭتۍ محبت کَرُن کیٛاہ گوٚو یہِ نہ یہِ گژھِ آسُن اٮ۪جوکیٹٕڈ گوٚو سُہ نفر یُس زَن سٲرسٕے پٮ۪ٹھ ییٚمِس اصلَس پٮ۪ٹھ تہِ نظر آسہِ خرابَس پٮ۪ٹھ تہِ نظر آسہِ یُس اَصٕل کَرِ تہٕ خراب نِش دوٗر روزِ بیٚیہِ دی باقٕیَن تہِ اَصل کَرنُک تہٕ خراب نِش دوٗر روزنٕچ روزنٕچ تلقیٖن سوے گے اٮ۪جوکیشَن